وعلیکُم اَسلام اَسلام علیکُم اَہَن حظ آ یہِ حظ چھِ لٔکٕر لٔکٕر کٕنَن

اَگر تۅہہِ فُٹ سُہ چھُ گژھان ژور ہَتھ وُہ رۅپیہِ فُٹ چھِ گژھان ژور ہَتھ وُہ رۅپیہِ گولَس منٛزٕے اَگر تُہۍ فرٛس وٲرۍ نِیِو اَگر تُہۍ چیٖرِتھ نِیِو نا سُہ گژھِ ژور ہتھ شیٖتھ رۄپیہِ نا حظ سارِنٕے چھِی أسۍ یی کٕنن تہٕ کم کیٛاہ گژھِ وۅلہٕ ترٛاو وۅنۍ رۄپیہِ دَہ رۄپیٚن دَہَن ہُنٛد چھُ سہلٕے اوٚکُن گژھِنا یوٚکُن گژھِنا سُہ چھُ سہلٕے اَتھ لگَن اَتھ لگہِ واریاہ لٔکٕر

اَہَن حظ آ سورُے چھُ ایویلیبٕل ییٚتہِ اَہَن حظ ہر کانٛہہ زیُن چھُ ییٚتہِٕ ایویلیبٕل خانٛدرس لگوٕ تۅہہِ پھلنٲیِتھ اَہَن حظ إں پھلنٲیِتھ پھل سُہ چھُ گژھان کۅینٹل دۄیہِ ہَتھِ

پینلِنٛگ لٔکٕر تہِ گژھِ ایویلیبٕل سۅ چھِ ایویلیبٕل اَسہِ اَہَن حظ

ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ پرواے اَہَن حظ یہِ زیُن تہِ چھُ اَتھ چھُ لَگان زیادٕ یہِ یِڑِ وِڑِ نا یہِ کِکر وِکر یہِ چھِ اصٕل دزَان اَتھ چھِ لگان اَصٕل واریاہ ٹایِم نیران یِہ اَگر تۅہہِ یِیو یہِ چھِ اصٕل اَہَن حظ إں یہِ چھُ ایویلیبٕل اَہَن حظ إں یہِ چھِ لگان بُکھاریٚن وُکھاریٚن یہِ چھُ لگان لگ بگ مطلب سٲرِسٕے بیٚیہِ چھُ لگان ٹایم وایم نیران پَتہٕ اصٕل اَہَن حظ إں اَگر تُہۍ وۅنۍ یِتھٕ پٲٹھۍ نِیِو لٔکٕر مطلب یتھٕ پٲٹھۍ زیٖٹھٕے پھرٛس وَس نِیِو سُہ گوٚو بدل سوال تتھ چھُ اَگر تُہۍ مٔلِی نِیِو نا پھرٛسٕے شیرنہٕ وٲرنہٕ ورٲیی اگر تُہۍ نِیِو سُہ گژھِ ژور ہتھ وُہے رۄپیہِ فُٹ یتھٕ پٲٹھۍ گژھِ ژور ہتھ شیٖتھ رۄپیہِ چیٖرتھ اَگر تِتھٕے پٲٹھۍ نِیِو تۅہہِ چھَو پَنٕنۍ مرضی سُہ کِتھٕ پٲٹھُۍ نِیِو تہٕ کیٛاہ کٔرِو رۄپٮ۪ن دَہَن ہُنٛد چھُ سہل رۄپیہِ دَہ گژھِ اوٗکُن یِکُن سُہ چھُ سہل مسلہٕ چلو چلو ٹھیٖک چھُ